ہیٚلو اسلام علیکُم تُہۍ چھُوا مُجیٖب صٲب آ اَہَن حظ تُہۍ چھُو یہِ باغ یِم یِم فٔٹلایزَر اٮ۪کٕسپٲٹ تی حظ آ ہیٚلو اَسہِ حظ اوس باغَس پرٛابلِم حظ اَتھ کھٔژ سِکیب زیادٕ تہٕ اَتھ کَرے اَسہِ دَوا تہِ کَرے واریاہ مگر اَتھ گٔے نہٕ فرق حظ کُنی سۭتۍ مےٚ باسان گرم اوس یِہُس زیادٕ اَتھ گوٚو اَمی سۭتۍ زیادٕ اَتھ کَرے پَنٕنۍ کِنۍ دَوا یہِ یِم مطلب کیٚپٹاپ چھَچیو زایرام چھَچیو تمہِ ورٲے یہِ میک تہِ کَریو اَتھ مگر اَتھ گٔے نہٕ فرقہ کیٚنٛہہ تُہۍ ؤنِو وۄنۍ آز اَتھ کُس دوا لَگہِ اَز حظ مگر فرق گژھِ گَژھٕنۍ أسۍ حظ کَریو یہِ زایرام کَریو یہِ اَمہِ پَتہٕ کَریو سُپَر سِٹار تہِ کَریو اَتھ بیٚیہِ چھَچے اَمہِ عَلاوٕ یہِ یوٗریا تہِ کَریو اَسہِ اَتھ اَسہِ دوٚپ تھوڑا گژھٮ۪س پَنَس لایَر ہیوٗ مگر اَتھ گوٚو زیادَے وۄنۍ اچھا یہِ گژھیا ٹھیٖک کیپٹَاپ ٹھیٖک حظ چھُ اَتھ کرے اَمہِ برٛونٛٹھ تہِ مگر یِہُس گوٚو زیادَے پَہم کھاد تہِ ترٛایے اَتھ یُہُس اَصٕل مگر اَتھ چھِ یہِ کھٔژمٕژ سۄ کِرٛہِنۍ ہِش سِکیب چھِ اَتھ وۄنۍ کَرٕہوسہٕ کیپٹاپٕے چلو حظ ٹھیٖک چھُ اوکے